مےٚ اوس اوٚنمُت پَتہٕ کٔر مےٚ تتھ کٲم سُہ لوگ مےٚ لگ بگ دۄن ترٛٮ۪ن ؤرِین لوگ مےٚ سُہ اوس وارِیاہ اصٕل کالٹی ٲس تتھ پتہٕ لوگ مےٚ سُہ سُہ گوٚو مےٚ اَکہِ دۄہ پتہٕ کِلِس منٛز بنٛد سُہ ژھیوٚن مےٚ تَمیُک روٗد مےٚ وارِیاہ زیادٕ افسوٗس وارِیاہ زیادٕ افسوٗس روٗد مےٚ خیر وۄنۍ تتھ اوس ژھٮ۪نُن تہٕ سُہ ژھیوٚن تَمہِ پتہٕ چھِ مےٚ کٔرمٕژ کٲم اَسہِ چھُ ییٚتہِ دُکان دار اکھ تٔمِس چھُ ناو فیاض فیاضس نِش اوٚن مےٚ پتہٕ اَپر تَتہِ اوٚن مےٚ اپر سُہ اوس سَتن ہَتن مطلب بہٕ کیٛاہ وَنو تۄہہِ سُہ کوٗتاہ وارِیاہ اصٕل مِٹیٖرل اوس تتھ وارِیاہ اصٕل کالٹی ٲس سُہ تتھ ٲس وارِیاہ اصٕل کالٹی مگر تتھ گٔے مےٚ اکھ چیٖز کٲم مطلب سُہ لوگ مےٚ پانٛژَن شٮ۪ن ؤرِیَن لوگ مےٚ سُہ کنٛٹِنیوٗ کنٛٹِنیوٗ لوگ مےٚ سُہ پتہٕ گٔے مےٚ پانسٕے اکھ پرٛابلِم مےٚ مطلب کھوٚت پتہٕ مطلب نَہ پھۄکھ ہیوٗ کھوٚت مےٚ پتہٕ گٔے مےٚ کٲم پتہٕ گوٚو مےٚ سُہ ٹایِٹ سُہ اوس نہٕ مطلب اپرُک پرٛابلِم ٲس نہٕ سُہ کِہیٖنۍ سُہ ٲس مےٚ پنٕنۍ پرٛابلِم بہٕ گٔیس موٚٹ تہٕ سُہ گوٚو مےٚ ٹایِٹ خیر سُہ چھُ مےٚ وٕنہِ تہِ وٕنہِ تہِ چھُ مےٚ سُہ تیوٗتاہ اصٕل تیوٗتاہ اصٕل تیُتھ اصٕل چیٖزٕے چھُنہٕ مےٚ مِلیومُت مطلب زانٛہہ کُنہِ تہِ دُکانہٕ پٮ۪ٹھٕ تَمہِ پتہٕ کٔر مےٚ کٲم تَمہِ پتہٕ اوٚن مےٚ کُرتہٕ اکھ کُرتہٕ مطلب یہِ چھَس بہٕ سیٖریَسلی وَنان پتہٕ اوٚن مےٚ پا پانس کُرتہٕ سُہ انے مےٚ کزنس نِش سُہ آو مےٚ ساسس رۄپیس پتہٕ کٔر مےٚ کٲم مطلب سُہ اوس وارِیاہ اصٕل سُہ اوس وارِیاہ زیادٕ اصٕل سُہ نیوٗ مےٚ پتہٕ فرٛٮ۪نڈ تٔمۍ ووٚن دوٚپُن یہِ چھُ اصٕل تہٕ بہٕ کرٕ کٲم یہِ نِم بہٕ آز تٔمِس اوس چکرس گَژھُن تٔمۍ ووٚن دوٚپُن یہِ نِم بہِ آز مےٚ دوٚپمس ٹھیٖک چھُ نہِ ژٕے دوٚپُن ٹھیٖک اوس تٔمۍ نیوٗ پتہٕ سُہ تٔمۍ نیوٗ سُہ پتہٕ پتہٕ یُتھٕے تٔمۍ سُہ واپس اوٚن نا مےٚ چھوٚل سُہ مطلب شٕلوار تہِ چھوٚل مےٚ تَمیُک سُہ گوٚو پتہٕ ٹایِٹ تَمیُک شٕلوار گوٚو ٹایِٹ مگر مےٚ گوٚو تیٚمہِ دۄہ سٮ۪ٹھاہ افسوٗس سُہ اوس وارِیاہ زیادٕ اصٕل مطلب ٹاپ اوس تتھ اصٕل پتہٕ کٔر مےٚ کٲم پتہٕ یُتھٕے مےٚ ٹاپ کوٚر نَہ تتھ یہِ کوٚر نا مےٚ ٹاپ اوس تتھ اصٕل پتہٕ اوٚن مےٚ تتھ بدل شٕلوار خیر وۄنۍ تَمیُک اوس وۄنۍ سہلٕے تٔمۍ بیٚکہِ دۄہ اوس مےٚ گَژھُن پکنِک بہٕ ٲسٕس مطلب صُبحٲے ٲسٕس بہٕ ریٚڈی مطلب مطلب بہٕ ٲسٕس نیرنہٕ خٲطرٕ ریٚڈی مےٚ کٔر کٲم مےٚ دوٚپ نیرنہٕ وِزِ مےٚ دوٚپ درٛایس نا نٮ۪بر مےٚ دوٚپ بہٕ کرٕ کٲم بہٕ کرٕ اتھ پرٛٮ۪س بہٕ چھَس کزن برٮ۪در چھُ مےٚ فون فون کَران مےٚ تٔمِس ووٚن یِیِن پاور تہٕ بہٕ کرٕ کٲم مےٚ چھُ یَتھ پرٛٮ۪س کَرُن مےٚ تُل تہٕ لوگ پرٛٮ۪س پرٛٮ۪س کَران کَران ممی چھِ أتی میٛٲنۍ ممی چھِ أتی مےٚ لوگ پرٛٮ۪س کَرُن بس وَنہِ ہیٚژیو مےٚ مطلب مےٚ ہیٚژے نا وَنہِ نٔرِس پرٛٮ۪س کَرُن تَتھ ووٚتھ نوٚرٕے تھوٚد مطلب مےٚ کوٗتاہ مشکِل گوٚو مطلب مےٚ اوس سُہ پانہٕ تَمہِ دۄہ فٔسٹ ٹایِم نیُن لٲگِتھ پِکنِک مےٚ کوٗتاہ افسوٗس گوٚو تَمہِ دۄہ خۄدایا مےٚ دوٚپ واے خۄدایا یہِ کَمہِ شوقہٕ اَنیو مےٚ تہٕ مےٚ کَمہِ شوقہٕ انیو مےٚ تہٕ تَتھ گٔے مگر مےٚ پرٛابلِم تہٕ سُہ ژھیوٚن مےٚ ژھیوٚن نہٕ کیٚنٛہہ سُہ ژھیوٚن نہٕ مےٚ کیٚنٛہہ تتھ گٔے کٲم سُہ دوٚد نٔرِس نِش پتہٕ نیوٗ مےٚ سُہ بیٚکہِ مطلب ییٚتہِ سٕژس أکِس نِش تٔمِس ووٚن مےٚ شیٖرِتھ تٔمۍ دیُت مےٚ سُہ شیٖرِتھ سُہ گوٚو نہٕ اصلٕے تہِ نہٕ پتہٕ نیوٗ مےٚ بیٚکِس سہٕ مطلب سہٕ ٲس لیڈی ٲس سہٕ سُہ ٲس تٔمِس ووٚن مےٚ دوٚپمَس یہِ دِ مےٚ شیٖرِتھ تہٕ تٔمۍ تہِ شوٗر سُہ مگر شوٗرُن نہٕ اصٕل کیٚنٛہہ مےٚ آو نہٕ سُہ پسندٕے پتہٕ آو مےٚ اَیڈِیا اکھ مطلب تیٚمۍ کۭژاہ ٹٮ۪نشن تُج مےٚ تٔمۍ ییٚمۍ ٹاپن میٛانہِ خۄدایا بہٕ ٲسٕس وَنان یہِ اوٚن مےٚ مطلب یہِ اوس اصٕل مےٚ ووٚن تَمہِ دۄہ ساروِیو دوٚپُکھ یہِ چھی ژےٚ وارِیاہ وارِیاہ اصٕل تہٕ یہِ چھُے ژےٚ شوٗبان تہِ اصٕل مےٚ گٔے تَمہِ دۄہ ٹٮ۪نشن پریشانی پتہٕ آو مےٚ اکھ دٮ۪ماغس منٛز اکھ اَیڈِیا مےٚ کٔر کٲم مےٚ دوٚپ پانا اتھ کٔر مےٚ کٔر کٲم پتہٕ وٲٹۍ مےٚ تتھ تِم نٔرۍ زٕ وَاللہ وَاللہ تب سے میں مطلب تَتہِ پٮ۪ٹھ چھَس بہٕ سُے وِنہِ لاگان تہٕ بیٚکہِ دۄہ گٔے مےٚ کٲم بیٚکہِ دۄہ چھَس بہٕ کَران یَتھ اپرس نا فِراک اوس مےٚ اصٕل فِراک اوس مےٚ میروٗن کلر اوس سُہ مےٚ گٔے نا اکھ اِنسِٹنٛٹ وَنہِ چھُ مےٚ بیٛاکھ سۄ چھَس بہٕ کَران کٲم اوس مےٚ اکھ یہِ فِراک کیٛاہ اوس مےٚ فِراک لٲگِتھ لٲگِتھ نہٕ کیٚنٛہہ تَتھ اوس مےٚ پرٛٮ۪س کَرُن پتہٕ کٔر مےٚ کٲم یُتھٕے مےٚ تتھ پرٛٮ۪س کوٚر مےٚ ووٚن بَین دوٚپُن نَہ یہِ دزی مےٚ باسیو یہِ دَزِ مےٚ دوٚپُس نَہ تیٚلی آسہِ ہا یہِ گۄڈَے دوٚدمُت کیٛاہ ہے یُتھٕے مےٚ تتھ پرٛٮ۪س لوگ تتھ ووٚتھ نٮ۪صفہٕ چھلٕے تھوٚد کیٛاہ تتھ ؤژھ نٮ۪صفہٕ چھَلٕے تھوٚد چھَس بہٕ وَدان تتھ بہٕ کوٗتاہ چھَس وَدان مےٚ دوٚپ واے خۄدایہِ واے مینا میٛانٮ۪ن پلون کیٛاہ چھُ گَژھان یہِ خۄدایا ژٕے وٕچھِ بہٕ چھَس شوقہٕ سان چھَس بہٕ اَنان میٛانٮ۪ن پلون کۄس یِروِناو چھِ گَژھان بَس چھَس بہٕ وَدان پتہٕ ووٚن مےٚ ابوٗ جِین دوٚپُن ژٕ کیٛازِ چھکھ وَدان بیٛاکھ بَنہِ نا زن چھے ژےٚ پلون ہِنٛز کٔمی نَہ یہ کیٛازِ مےٚ ٲتۍ سۭتۍ بہٕ چھَس مطلب کَمہِ شوقہٕ چھَس بہٕ اَنان پانس پَلو مےٚ چھُنہٕ ٹوٹلی چھُنہٕ مےٚ گَژھان وۄنۍ کیٛاہ کَرٕ بہٕ وۄنۍ کیٛاہ کَرٕ بہٕ پتہٕ دوٚپ مےٚ ابوٗ جِین ما ہَہ ٹٮ۪نشن وۄنۍ وَدان وَدان چھَس بہٕ وَنان بہٕ چھَس وَنان بہٕ کیٛاہ کَرٕ بہٕ ابوٗ جِین دوٚپُن مَہ ہَہ ژٕ ٹٮ۪نشن کِہیٖنۍ بیٚیہِ تہِ بَنِنا یہِ چھُ آسان خۄدایہِ سِنٛدۍ طرفہٕ یہِ چھُ آسان ووتمُت خۄدایہِ سِنٛدۍ طرفہٕ تہٕ تَمی چھی ژےٚ یہِ گَژھان بَس مکلے نا ییٚتہِ بَس بیٚکہِ دۄہ أنۍ مےٚ بیٚکہِ دۄہ اوٚن مےٚ بوٗٹھ کیٛاہ اوٚنُم بوٗٹھ بوٗٹھ لاگان لاگان کیٛاہ چھُ مےٚ گَژھان یُتھٕے مےٚ لوگ نا یہِ چھُ مےٚ ٹھیٖک بس یُتھٕے مےٚ مےٚ اوس یَہ دۄہ پُفی ہُنٛد گَسُن بہٕ گٔیس نا یہِ یُتھٕے مےٚ لاگن چھَس نا بہٕ یِتھُے یہِ چھِ مےٚ تیوٗتاہ کھوٚل گوٚمُت یہِ چھُ تیوٗتاہ کھوٚل گوٚمُت بہٕ چھَس وَنان بہٕ کیٛاہ کَرٕ وۄنۍ یَتھ کیٛاہ گوٚو مےٚ یہِ بس چھَس نہٕ بس پتہٕ کٔر مےٚ کٲم بہٕ چھَس وَنان وۄنۍ کیٛاہ کَرٕ وۄنۍ کیٛاہ کَرٕ بہٕ تٔمۍ ووٚن دوٚپُن مےٚ دوٚپ ہُمن مطلب پُفی ہِنٛدٮ۪ن ووٚنمَس اے مےٚ کیٛاہ گوٚو یَتھ یہِ بوٗٹس یہِ اوس نَہ مےٚ راتھ فِٹ یَتھ کیٛاہ گوٚو مےٚ یہِ پَتہٕ دوٚپُکھ یہِ چھُنہٕ کالٹی ٲسمٕژ اَصٕل کِہیٖںۍ تہِ سُہ ٲس نہٕ کالٹی اَصٕل کِہیٖنۍ تہِ پتہٕ چھِ تَتہِ چھِ مےٚ کھران وۄنۍ بوٗٹھ لاگُن وٕنۍ کیٛاہ کَرٕ یہِ چھُ پٮ۪وان یہِ کَرُن پکناوُن یہِ نَتہٕ چھُ مےٚ ٹٮ۪نشن مےٚ چھِ تیٖژ ٹٮ۪نشن گَژھان تیٖژاہ ٹٮ۪نشن گَژھان بیٚکہِ دۄہ اوٚن مےٚ فِراک فِراک سوٗٹ اوٚن مےٚ فِراک سوٗٹ پانٛژھ ٲنۍ مےٚ مطلب یہِ چھُ سیٖریَسلی چھَس بہٕ یہِ وَنان فِراک سوٗٹ پانٛژھ ٲنۍ مےٚ بس تِم ترٛٲے مےٚ سٕژس نِش وۄنۍ سُیِتھ أمِس ووٚن مےٚ تھوڑا ترٛٲوزِ کھٔلی کھٔلی یُتھُے مےٚ أمۍ یِم دِتۍ نا خۄدایا اے بہٕ چھَس وَدان لَبَن چھٔکۍ مےٚ یِم لبن ٹھُکۍ مےٚ یِم فِراک سوٗٹ اے مےٚ چھِنہٕ مطلب تھوڑا تھوڑا سا بھی ٲسۍ نہٕ تِم اَصٕل ٹوٹلی ٲسۍ نہٕ تِم اَصٕل کِہیٖنۍ تہِ مطلب بہٕ کوٗتاہ چھَس وَدان مےٚ چھِ صِرف گَژھان وَدنَس کُن یُتھُے مےٚ پَلون آسہِ نَہ کیٚنٛہہ پرٛابلِم مےٚ چھُ گَژھان صِرِف وَدنَس کُن بہٕ چھَس تیوٗت وَدان مےٚ کیٛاہ کوٚرمُت أمۍ یہِ پَلون پانٛژھ فِرٛاک سوٗٹ کٔرۍ مےٚ تٔمۍ تباہ پانٛژھ فِراک سوٗٹ کٔرۍ مےٚ تٔمۍ تباہ بس میٛانہِ مٔمی ووٚن أمِس دوٚپنَس ژےٚ کیٛاہ کوٚرُتھ أمِس یِمن پَلوَن یہِ چھِ تیوٗتاہ وَدان ژٕ وٕچھِ ژےٚ کیٛاہ چھِ یِمن پلون کوٚرمُت أمِس مےٚ دوٚپ دوٚپُن یہِ کیٛاہ چھِ اَتھ وَنان دوٚپُن دوٚپنَس أمی دیُت مےٚ یہِ میجَرمٮ۪نٛٹ دوٚپمَس میجَرمٮ۪نٛٹ دیُتمَے ژےٚ مےٚ ژٕ وٕچھ یہِ اگر مےٚ یہِ میجَرمٮ۪نٛٹ آسہِ میجَرمٮ۪نٛٹ حِسابَس منٛز آسہِ تہٕ تیٚلہِ گٔے کتھ ژٕ وٕچھ تہٕ ییٚلہِ یہِ میجَرمٮ۪نٛٹ حِسابس منٛز آسَن ییٚلہِ تٔمۍ چَک کوٚر نَہ دوٚپُن ساری ہُہ یہِ ٹایِت سُیمٕتۍ یِمن تھایزَن نِش سُیمٕتۍ تیٖتیٛاہ شلوار ٹایِٹ مےٚ دوٚپمس ژےٚ کیٛاہ گوے ژٕ کیٛاہ مےٚ یہِ ژٕ وٕچھِ ژےٚ کیٛاہ چھِ مےٚ یہِ کوٚرمُت پتہٕ کٔر مےٚ تٔمۍ اِروِناو تِمن شلوارن ترٛٲینَکھ اکہِ کلرُک منٛزٕ پیٖس ترٛٲینکھ اَکہِ کلرٕکۍ بیٚکہِ کلرٕکۍ ترٛٲینس مطلب تِم ٲسۍ نہٕ سجٲنی بلکُل تہِ ٲسۍ نہٕ تِم سَجان کِہیٖنۍ پتہٕ خیرو تِم ٲسۍ نہٕ سوٗٹ تہِ تیٖتیٛاہ ہیوی کِہیٖنۍ تہٕ وۄنۍ گوٚو مگر ٲسۍمٕتۍ ٲسۍ پانٛژنٕے ہتن ٲسۍ تہٕ مگر ٲسۍ ٲسۍ نَہ بس پتہٕ ژٔلۍ تِم فِرٛاک تہِ نیٖرِتھ فِرٛاک چھِ یِتھَے کٔنۍ وٕنۍ تہٕ مگر شلوار ژٔلۍ مےٚ تتھ نیٖرِتھ پتہٕ کٔر مےٚ کٲم تتھ منٛز ٲسٕس بہٕ اکھ پِنٛک ہیوٗ لاگان سُہ اوس تھوڑا اَصٕل زٕ مطلب ژور گٔے مےٚ انٛد ہٮ۪تھ انٛد ہٮ۪تھ گٔے مےٚ تِم اکھ چھُ مےٚ اکی دۄہ لوگمُت بس تَتہِ پٮ۪ٹھ نہٕ زٕہٲنۍ تہِ بس پتہٕ کٔر مےٚ کٲم بیٚکہِ ساتہٕ اوٚن مےٚ پتہٕ مطلب پانٛژَن ہتن اوٚن مےٚ بیٛاکھ فرٛاک سوٗٹ کیٛاہ اوٚنُم بیٛاکھ فِرٛاک سوٗٹ اوٚن مےٚ پانٛژن ہتن پانٛژھ ہتھ یُتھُے مےٚ أنۍ نَہ وَاللہ مطلب اَکُے اوٚن نہٕ مےٚ کیٚنٛہہ مےٚ أنۍ اَکھ زٕ ترٛےٚ مان ژٕ زٕ سوٗٹ أنۍ مےٚ پانٛژن پانٛژن ہتن ماشاء اللہ وارِیاہ زیادٕ اَصٕل تِم چھِ تِتھۍ اصٕل تِم کۭتیٛاہ اصٕل درٛاے مےٚ مطلب بہٕ ہٮ۪کہٕ نہٕ سوٗنٛچِتھ تہِ تِم کۭتیٛاہ اَصٕل درٛاے مےٚ گٔے کٲم تہٕ پانٛژن ہتن یُتھُے مےٚ ترٛٲے نَہ تِمہٕ مےٚ أنۍ نَہ مےٚ تِم گٔے مےٚ وارِیاہ زیادٕ اَصٕل وٕنۍ گٔے کٲم وٕنہِ آو اوترٕ آو بیٚیہِ سیلہِ وول سُہ چھُ سیل کٕنان تٔمِس بیٛاکھ فِرٛاک سوٗٹ وٕنۍ چھِنہٕ پتَہ کہِ سُہ کیُتھ نیرِ البتہ ییٚلہِ مےٚ تَمہِ پتہٕ برٛونٛٹھ ٲسۍ نَہ ہیٚتۍمٕتۍ پانٛژھ یہِ زٕأ تِم ٲسۍ مےٚ وارِیاہ اصٕل تِم چھِ وارِیاہ اصٕل اکھ لوگ مےٚ تِمو منٛز گَرِ تہٕ بیٛاکھ چھُ مےٚ تھومُت وٕنہِ یِتھَے کٔنۍ مےٚ دوٚپ یہِ لَگہِ اورٕ یور تہٕ وٕنۍ کٔر مےٚ کٲم وٕنۍ چھِ مطلب وارِیاہ اصٕل وارِیاہ اصٕل چھِ تِم اوترٕ تہِ اوٚن مےٚ اَکھ پانٛژن ہتن ماشاء اللہ ماشاء اللہ سُہ چھُ وارِیاہ اصٕل سُہ چھُ تیُتھ اصٕل بیٚیہِ اوٚن مےٚ بیٛاکھ بیٚنہِ سُہ چھُ تیُتھ اصٕل بہٕ کیٛاہ وَنَے ژےٚ تیُتھ اصٕل سُہ تہِ چھُ پانٛژن ہتن یُس مےٚ بیٚنہِ ہُنٛد تہِ چھُ پانٛژن ہتن سوے تُل وارِیاہو کوریو سُہ تُل بس بیٛاکھ زٔنۍ ٲس وَنان وٲے بہٕ تُلہٕ ہا چون ہیوٗ تہٕ مگر یہِ أمِس چھی نہٕ مےٚ دوٚپمَس بہٕ تہِ ہٮ۪کَے نہٕ بہٕ ادلہٕ بدلہٕ تُلِتھ وۄنۍ کِہیٖنۍ تہِ تہٕ ژٕ کر کٲم تُل بدلٕے تٔمۍ تُلٕے نہٕ پتہٕ بہٕ کیٛاہ کَرہس پتہٕ مےٚ دوٚپ وَلہٕ چَلو یَتھ منٛز تہِ شُکُر یہِ چھِ میٛانہِ قٕسمت تھومُت خۄداین بہٕ دِمس نہٕ واپس کِہیٖنۍ تہِ بوٗزتھٕ پتہٕ گٔے کٲم تہٕ وٕنۍ ترٲے نہٕ مگر تِم سُوٕنۍ ٹوٹلی کِہیٖنۍ تہِ أسۍ لٔگۍ نَہ آوُر ہے أسۍ أسی تیٖتۍ آوُر أسۍ ٲسۍ ژوٗنٛٹھۍ والان تہٕ وۄنۍ کٔر مےٚ کٲم ژوٗنٛٹھۍ ٲسۍ أسۍ والان